ہیٚلو تُہۍ چھُو حظ الدبابی پٮ۪ٹھ اہن حظ اۭں اسہِ چھُ کوٚرمُت پیٖزا تۄہہِ نِش آرڈر تہٕ مگر اَکھ چیٖز چھُ واریاہ ضروٗری کہِ اسہِ گَژھہِ آسُن سُہ توٚت کیٛازِکہِ اگر سُہ تُرُن آسہِ اسہِ یی نہٕ سُہ کھیٚنہٕ کینٛہہ اِس لیے چھِ أسۍ تۄہہِ گُزٲرِش کَران تُہۍ کٔرِو کیٚنٛہہ تہِ مگر سُہ گوٚژھ آسُن توٚت

تۄہہِ چھو کَرٕنۍ کٲم تۄہہِ چھُو پرٛاپَر پیکیجِنٛگ یوٗز کَرٕنۍ پرٛاپر پیک چھُو سُہ تہِ کَرُن اگر تۄہہ اِنسولیٹِڈ بیگ چھُو یا کانٛہہ کَنٹینَر وَنٹینر چھُو تَتھ منٛز تٲیِو تُہۍ تُہۍ ہیٚکِو ایٚکٕسٹرٛا چارجِز تہِ نِتھ مَگر ٲں یہِ گوٚژھو روزُن توٚت واریاہَس کالَس کیٛازِکہِ ٲں یور تام واتان واتان چھُو تۄہہِ تُرُن گژھان بیٚیہِ دوٚیِم کَتھ اَتھ چھُنہٕ پَتہٕ تُرنِس لَگان مَزٕ کِہیٖنۍ نہٕ اہن حظ بہٕ چھیٚس سَمجھان تہنٛز کَتھ تہٕ ٲں تُہۍ چھُو پننہِ حِسابہٕ کَران مگر ییٚمہِ حِسابہٕ یہِ گژھُن گوٚژھ تَمہِ حِسابہٕ چھُنہٕ یہِ گژھان کِہیٖنۍ نہٕ